تۄہہِ نِش حظ نِیو اَسہِ راتھ یِم بٮ۪ڈ شیٖٹ یِم حظ ٲسۍ اَصٕل بٮ۪ڈ شیٖٹ اَکھ اوس کالٹی تہِ حظ اوسُکھ اَصٕل کَپُرٕ تہِ حظ اوسُکھ اَصٕل بیٚیہِ یِم حظ ٲسۍ برابر فِٹ گژھان بٮ۪ڈَس یِمَن یِمَن حظ ٲس لٮ۪گٕتھ لٮ۪نٛگٕتھ حظ ٲس یِمَن ٹھیٖک برٛٮ۪ڈٕتھ حظ ٲسٕکھ ٹھیٖک تہٕ بیٚیہِ حظ ٲسۍ یِم سافٹہٕ اَصٕل نندٕر تہِ حظ ٲس یِمَن یِمَن پٮ۪ٹھ اَصٕل یِوان کالٹی تہِ حظ اوسُکھ اَصٕل کَپرُ تہِ حظ اوسُکھ ژھیٚنۍ ویٚنۍ نہ حظ یِم کِہیٖنۍ بیٚیہِ حظ چھَلنہٕ سۭتۍ حظ درٛایَکھ نہٕ رنٛگ کِہیٖنۍ یِم حظ ٲسۍ اَصٕل بٮ۪ڈ شیٖٹ تہٕ بہٕ حظ تُہُنٛد شُکُر گُزار کہِ تۄہہِ دِتِو مےٚ یِتھۍ بٮ۪ڈ شیٖٹ یِم حظ ٲسۍ اَکھ کالٹی تہِ حظ ٲسٕکھ اَصٕل کَپرُ تہِ حظ ٲسۍ اَصٕل بیٚیہِ نہٕ حظ چھَلنہٕ سۭتۍ نہ حظ درٛاوُکھ نہٕ رنٛگ تہِ کینٛہہ بیٚیہِ حظ ٲسۍ یِم بٮ۪ڈَس تہِ فِٹ گژھان اَصٕل پٲٹھۍ نندٕر تہِ حظ ٲس یِمَن پٮ۪ٹھ اَصٕل یِوان بہٕ حظ چھُس تُہُنٛد شُکُر گُزار کہِ تۄہہِ دیُتوٕ اَسہِ اِتھۍ بٮ۪ڈ شیٖٹ شُکریہ